یُس ہیٚچھان آسہِ سرٛانٹھ وایِنۍ میٛٲنۍ اٮ۪ڈوایِس چھِ تٔمۍ سٕنٛدۍ خٲطرٕ یِہوٚے بہٕ دِمہٕ تٔمِس یِہوٚے مشوَرٕ زِ تٔمِس پَزِ نہٕ زیادٕ سٔنِس آبَس کُن گٔژھِتھ سرٛانٹھ کَرٕنۍ کِہیٖنۍ کیٛازِ یہِ چھِ تٔمۍ سٕنٛدۍ ہیٚچھنہٕ خٲطرٕ تٔمِس پَزِ گوٚڈٕ کم کم آبس منٛز سرٛانٹھ کَرٕنۍ بیٚیہِ پَزِ تٔمِس پانَس سۭتۍ تِم آلہٕ تھاوٕنۍ مَثلاً اَکھ سوٗٹ پَزٮ۪س پانَس سۭتۍ تُلُن کانٛہہ بیٚیہِ یُس ییٚمِس تگان آسہِ سرٛانٹھ کَرٕنۍ تٔمِس سُہ پَزِ تٔمِس پانَس سۭتۍ تھاوُن تہٕ تٔمِس پَزِ أتی سرٛانٹھ ہیٚچِھن تِکیٛازِ یُس گۄڈٕ گۄڈٕ چھُ سرٛانٹھ ہیٚچھان آبَس منٛز گۄڈٕنٮ۪تھٕے سرٛانٹھ کَرٕنۍ یہِ چھِ واریاہ مُشکِل آسان تہٕ اَمہِ خٲطرٕ پَزِ تٔمِس کانٛہہ تیُتھ نَفر سۭتۍ تُلُن یُس أمِس پوٗرٕ پٲٹھۍ سرٛانٹھ آسہِ تگان